اگر مےٚ موقعہٕ یِیہِ کُنہِ کنٹری گژھنُک تہٕ بہٕ گژھہا سعوٗدی عرب سعوٗدی عرب چھ واریاہ پاک جاے تہٕ مےٚ چھِ شوق سعوٗدی عرب گژھنُک تہٕ تتہِ وٕچھنُک مکہ تہٕ مدینہٕ بییہِ چھُ سعوٗدی عربس منز واریاہ تیٖل نیران تہِ امہِ سۭتۍ چھ یہِ واریاہ مہشہوٗر دُنۍیہس منز تہٕ سعوٗدی عربس منز چھُ اکھ بوٚڑ ایر پورٹ یتھ کنگ خالد ایر پورٹ چھ ونان تہٕ تور تہِ چھُ مےٚ گژھنُک شوق تہٕ سعوٗدی عرب چھ واریاہ پاک جاے تہٕ مےٚ چھُ شوق اور گژھنُک